گۄڈٕنیُک سٹیٹ گوٚو جھارکھنٛڈ اوڈیشا ایم پی یَتھ مدھیہ پردیش چھِ وَنان تمہِ پَتہٕ گوٚوُس چھتیٖس گَر بیٚیہِ گوٚوُس گُجرات